أسۍ ٲسۍ لۄکچارَس منٛز دوس پانٛژھ شےٚ اِکوَٹَے آسان اَکھ وقتہٕ ووت ژیرٕ کال اوس دوس اَکھ آو مےٚ گَرٕ دوٚپُن ژیرٕ چھِ گٔمژٕ تیار مےٚ دوٚپُس اَدٕ وۄنۍ چون غرضہٕ کیٛاہ دوٚپُن وَلہٕ ژیرٕ ژوٗرِ گژھو مےٚ مانیوُس نہٕ کِہیٖنۍ مےٚ دوٚپُس نہَ یہِ چھِ غلط گژھن ژیرٕ ژور کَرٕنۍ اگر پھسیے تَتہِ تہٕ تَتہِ لایَن پَتہٕ تٔمۍ مون نہٕ کِہیٖنۍ دوٚپُن نہ أسۍ کَرو پھَلٲنِس ہامِدَس تہِ حمادَس تہِ جنیدَس تہِ آلو أسۍ گژھو گوٚتٕلۍ اِکوٹٕکۍ ژیرٕ ژوٗر تہٕ اَسہِ پھسن نہٕ کٕہٕنۍ بہٕ اوسُس تھوڑا بیکلٕے پَہن تہٕ یُتھُے أسۍ ژیرٕ کُج نِش وٲتۍ بہٕ کھوٚتُس پانے ژیرٕ کُلِس تہٕ ہُمَن ہُم ٲسۍ بۄنہٕ کَنہِ باقٕے یِم مےٚ دوس ٲسۍ تِم ٲسۍ بۄنہٕ کَنی تِمَن دوٚپ مےٚ تُہۍ پِلنٲیِو مےٚ ڈانٛگ بہٕ چھانہٕ ژیرٕ پانٕے تہٕ تُہۍ ؤٹۍ زیٚو بۄنہٕ کَنہِ صاف صاف ژیرٕ یِم آسن تِم ؤٹۍ زیٚو تھٲیِزیو پَتہٕ أتھی جمع پَتہٕ کَرو لاسٹَس حِصہٕ اَکہِ اَکہِ تہٕ یُتھُے أسۍ ؤنۍ ژیرٕ لاجہِ والنہِ تہٕ ییٚتہِ گامٕکۍ چھِ بٔڑۍ لٔڑکہٕ زٕ تٕم کھٔتۍ تَپٲری تہٕ تِمو وُچھ اَسہِ دوٚپُکھ تُہۍ کوٚت گٔژھِو اَسہِ دوٚپُس اَسہِ گژھو یُتھُے تانۍ تٕمو ووٚن تورے اَسہِ چھِ پَتہ تُہۍ گٔژھِو ژیرٕ ژوٗرِ تہٕ نیٖرِو گٔژھِو اَسہِ ؤنۍ یُتھٕے ژیرٕ مۄکلاے اَسہِ وٲلِتھ تہٕ بہٕ چھُس ژیرٕ کُلسٕے پٮ۪ٹھ تہٕ ہُم ٲسۍ بۄنہٕ کَنۍ ژیرٕ وَٹان پَہر کھنٛڈ گوٚو تٕمو لٔڑکو دیو کٔر شُرنہِ اَسہِ اَنے تِم أتھی اَسہِ باسیٚو یہِ چھِ شاید باغہٕ وول تہٕ ہُم ژٔلۍ مےٚ بۄنہٕ کَنہِ ٲسۍ دوس تھٲمٕتۍ ژیرٕ وَٹنہٕ خٲطرٕ تِم ژٔلۍ گۄڈے بہٕ کھوٗژُس بہٕ اوسُس کُنی زٔنۍ کُلِس پٮ۪ٹھ تہٕ مےٚ دِژ کُلِس پٮ۪ٹھ وۄٹھ سیٚودُے بۄن تہٕ مےٚ پھٕٹ نٔر تٔتھٕے تہٕ بہٕ پیوٚس تٔتھٕے چھُس بہٕ ودان پتہٕ آو مےٚ عُبید دوس تۄتھٕے تہٕ تٔمۍ تُلُس بہٕ تھوٚد تہٕ دپ ژلان چھُس بہٕ یِتھَے کٔنۍ بٕتھِ کَنۍ چھِ کۄل تہٕ مےٚ تروو نٔر تٔتھۍ کۄلہِ منٛز تہٕ مےٚ رُکے تھوڑا دَگ ہُندرے آبہٕ سۭتۍ مگر یِتھٕے پٲٹھۍ نٔر اوسُس ہیوٚر کھالن تَتہِ اوس واریاہ دَگ تیلن پَتہٕ ترٲو مےٚ بیٚیہِ آبَس منٛز مِنٹَس کھنٛڈَس تہٕ شہلو دَگ ژیرٕ آسہٕ ہموکھ کَمٕے وَچمژ تہٕ تٕمو لوگ حِصہٕ کَرُن آیہِ تٔمۍ ساتہٕ زٕ زٕ ژیرٕ حِصَس تہٕ وۄنۍ چھِ وۄنۍ چھُس بہٕ وَدان تہٕ مےٚ ٲس کٕہٕر دَگ بہٕ آوُس گَرٕ وَدَان وَدَان ہُم گٔے پانَس پانَس تہٕ بہٕ گۄوُس کُنی زَن گَرٕ مےٚ ووٚن گَرِکیو ژےٚ کیٛاہ کوٚرمُت نَرِ مےٚ دوٚپُس یِتھ کٔنۍ لوٚگ ژیرٕ کُلِس پٮ۪ٹھ گوس بۄن مےٚ پٮ۪ٹھ نٔر تہٕ تِمو موٚتھ مٲلشہِ دَوا بیٚیہِ کوٚرُکھ گَنٛڈ کِتھانۍ دَجہِ گَنٛڈ تہٕ مےٚ گٔے نہٕ فَرق کِہیٖنۍ بیٚیہِ دۄہ صُبحن نیوٗہَس بہٕ ہاسپِٹَل ہَسپَتال پُلووم تَتہِ کوٚرُکھ کرٛیک بَنڈیج بیٚیہِ کوٚڑُکھ ٹیٖس نَرِ پَتہٕ اوس واریاہَس کالَس سُہ پَلستَر أتھۍ رٮ۪تَس کھنٛڈَس ریٚتہِ بعد کھولُکھ مےٚ سُہ پَلستَر تہٕ مےٚ ٲس گٔمٕژ پَتہٕ فَرَکھ واریاہ سپیشَل چھِ امہِ موٗجوٗب زِ مےٚ فُٹ نٔر مےٚ روزِ ہمیشہ یاد سۄ ژیرٕ ژوٗر تمہِ سۭتۍ گۄس بہٕ تٔمۍ ژیرٕ ژوٗرِ سۭتۍ واریاہ زیادٕ مشہوٗر تٔمۍ دوٚہ پنٛنِس گامَس منٛز دوٚپ فلٲنۍ ہسا گوٚو ژیرٕ کُلۍ پٮ۪ٹھ بۄن یہِ اوس ژیرٕ ژوٗرِ گوٚمُت تہٕ تَتہِ ژھٕنۍ وۄٹھ بۄن تتہِ فُٹٕس نٔر اوسُس بہٕ واریاہ زیادٕ بد نام تِمن دۄہن پَتہٕ گٔے یِہنٛز سۄ ژیرٕ کُج ٲس تِمَن گٔے بیٚیہِ دۄہ تہٕ ژھٕنِکھ ژیرٕ کُجی ژٔٹِتھ دوٚپُکھ یِتھٕے پٲٹھۍ یِیہِ پَگہہ بیٚیہِ کٲنٛسہِ ہُنٛد شُر سُہ کھسہِ ژیرٕ کُلِس تہٕ تٔمِس تہِ لَگہِ تیُتھ چھُ بہتر یہِ ژھنُن ژٔٹتھٕے یہِ اَوے چھِ أسۍ سُپیشَل مےٚ یہِ واریاہ زیادٕ میموریبٕل